وعلیکُم السَلام اۭں اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک

اۭں اۭں ؤنِو اَدٕ ٹھیٖک چھُ بہٕ دِمَکھ نظر کیٚنٛہہ چھُنہٕ پَرواے ییٚمہِ دۄہ تُہۍ ؤنِو تُہۍ ؤنِو کر چھُ یُن تہٕ بہٕ یِم تَمے دۄہ صُبحَس اگر بہٕ یِم تہٕ بہٕ ہیٚکا صُبحَس یِتھ اَدٕ ٹھیٖک چھُ بہٕ یِم صُبحَس تہٕ بہٕ دِمَکھ نظر اَدٕکہِ بہیٛو خۄدایَس